اَسہِ حظ چھِ مٮ۪وٕ کُلیٚن پٮ۪وان پتہٕ پتہٕ روزُن اَتھ حظ چھِ پٮ۪وان گُڑٲیۍ کَرٕنۍ اَتھ حظ چھِ پٮ۪وان دوا چھکُن یُتھ نہٕ مٮ۪وٕ خراب گژھِ اَسہِ حظ چھِ پٮ۪وان اَتھ سٮ۪ٹھاہ رٲچھ کَرٕنۍ سۄنٛتہٕ پٮ۪ٹھٕے پٮ۪وان اَتھ رٲچھ کَرٕنۍ سٮ۪ٹھاہ گُڑٲیۍ کَرٕنۍ یہِ ہسا یہِ کھاد چھکٕنۍ دوا چھکُن یُتھ نہٕ اَتھ مٮ۪وٕ خراب گژھِ یُتھٕے فُلٕے چھِ ہٮ۪وان نٮ۪رٕنۍ تیُتھٕے چھِ اَسہِ پٮ۪وان ہِس تھاوُن اَتھ کیُتھ فَصل نٮ۪رِ مٮ۪وٕ کیُتھ نٮ۪رِ صاف تہٕ اگر نہٕ تیٚلہِ حظ روٗد گۄژھ نہٕ پیوٚن یِہ ہسا یہِ ڈوٹھ گژھِ نہٕ پٮ۪وُن خۄدایہِ دِیِن نجات تٔمۍ سۭتۍ چھِ گژھان اَسہِ صحیح نقصان تہٕ پتہٕ حظ چھِ اَتھ ہَرٕدٕ ہرُد ووت پتہٕ چھِ پٮ۪وان اَسہِ کَڑٲیۍ اَتھ کَرٕنۍ نَیہِ سَرٕ سوٗنٛتھ ووت سوٗنٛتھ چھِ پٮ۪وان بیٚیہِ اِتھٕے پٲٹھ اَتھ گُڑٲیۍ کَرٕنۍ دوا چھِ دوا پٲشی کَرٕنۍ سٲرسٕے یِمَن کُلیٚن تہٕ أمۍ پتہٕ حظ چھِ پٮ۪وان اَسہِ پتہٕ یہِ رٲچھ کَرٕنۍ پَتہٕ پتہٕ پَکُن ؤری کِس ؤریَس کھاد تراوٕنۍ پہہ تراوٕنۍ یہِ ہسا یہِ ہٮ۪س تھاوُن باضٲبطہٕ اَتھ کُن یہِ سا خرٲبی ما گٔیَس کیٚنہہ ما گٔیَس کُنہِ قسمہٕ تہٕ پٮ۪وان چھِ اَتھ تھاوُن ہٮ۪س أمۍ پتہٕ حظ چھِ مَشٲلۍ اَلہٕ تِم حظ ٲسۍ أسۍ زٔمیٖن کھنان تَتھ پہہ تراوان کران سُہ مِکٕس صحیح اَتھ سۭتۍ زٔمیٖن پٲش سۭتۍ کران سُہ مِکٕس تٔمۍ پتہٕ حظ اگر بیول اَصٕل پٮ۪یَس چھِ پٮ۪وان رُوُن سُہ بیوٗل پتہٕ حظ گژھَن تَتھ اَتھ چھِ پٮ۪وان واریاہ محنت کَرٕنۍ پتہٕ ییٚلہِ اَتھ اَلہٕ نٮ۪رَن مَشٲلۍ اَلہٕ چھِ نٮ۪ران اگر واریاہ کٲلۍ درایَس سُہ چھِ پٮ۪وان اَتھ واریاہ محنت کَرٕنۍ تہٕ کھاد تراوٕنۍ ژوٗر کَرُن پتہٕ پتہٕ روزُن آب تراوُن تہٕ دراو نٮ۪ران حظ چھےٚ پتہٕ یِم اَلہٕ اگر حظ سہ پتہٕ گا زیادٕ رُد رُدٕے کٔرٕنۍ چھِ خرٲبی گژھان اَتھ تٔمۍ سۭتۍ تہِ پتہٕ حظ اگر گرم تَتیو زیادٕ پتہٕ چھِ اَتھ پتہٕ پتہٕ پٮ۪وان روزُن یہِ سا برابر یہِ چھِ ژوٚن رٮ۪تَن دوٚن رٮ۪تَن ترٛیٚن رٮ۪تَن پَتہٕ پَتہٕ پَتہٕ پَتہٕ روزُنی یوتانۍ یِم ہیوٚر چھِ کھسان واتان چھِ پٮ۪وان چھِ اَتھ محنت کَرٕنۍ صحیح تہٕ اَدٕ حظ چھِ اَتھ نٮ۪ران اَلہٕ کُلیٚن تہِ لٲر کُلیٚن تہِ وانٛگَن کُلیٚن تہِ مَژٕرونٛگَن کُلیٚن تہِ ہر کُنہِ چیٖزَس چھِ پٮ۪وان اِتھٕے کَنہِ محنت کَرٕنۍ تہٕ پتہٕ حظ چھِ پٮ۪وان اَسہِ پہہ نٮ۪رِ سۄ پہہ پٮ۪وان اَتھ تراوٕنۍ کھاد تراوٕنۍ اَتھ ژھوٚٹ آسہِ چھلیٖوٲنۍ آسہِ کیٚنہہ آسہِ أمۍ ؤمۍ پٮ۪وان چھِ اَتھ تراوُن سورٕے اَدٕ حظ دِوان چھِ یہِ پتہٕ فَصٕل پتہٕ حظ چھِ اَتھ تُلان أسۍ سُہ فَصل اِتھٕے پٲٹھۍ کٲشِر اَلہٕ کُلۍ حظ چھِ اَتھ چھِ پٮ۪وان وُچھُن یہِ کھۄتا نہ کھۄتا اَتھ چھِ پٮ۪وان رٲچھ نظر تھاوٕنۍ اَگر بیول اوس اَصٕل تِمَن اَلہٕ کُلیٚن کھسان چھِ تِم کھسہِ سُہ اَلہٕ کُل تہٕ پٮ۪وان چھِ اَلہٕ تہٕ أتی حظ چھِ تِم کران پانَس پتہٕ سُہ أسۍ استعمال بیٚیہِ تہِ اَگر پتہٕ تٔمۍ بغٲر کانٛسہِ آسہِ ضوٚرَتھ تَس تہِ چھِ دِوان پانَس تہِ چھِ کھیٚوان آرام سان تہٕ مگر محنت حظ چھِ لَگان اَتھ واریاہ تہٕ اگَر حظ رُد رُدٕے چھِ کران تٔمۍ سۭتۍ تہِ چھِ گژھان خرٲبی واریاہ خرٲبی چھِ تٔمۍ سۭتۍ گژھان اگر گرم چھِ تَتان تٔمۍ سۭتۍ تہِ چھِ گژھان پتہٕ چھِ اَسہِ پٮ۪وان واریاہَن واریاہ محنت اَتھ کَرٕنۍ آب بَرُن ہُہ کَرُن یہِ کَرُن تہٕ اَدٕ چھِ سُہ یہِ ہسا یہِ فَصل بیٚیہِ دِوان نَیہِ سَرٕ تہٕ اِتھٕے پٲٹھۍ حظ چھِ اَسہِ پٮ۪وان ژھوٗنٛٹ کُلیٚن تہِ کَرُن ٲر کُلیٚن تہِ کَرُن ہر کُنہِ مٮ۪وٕ کُلِس چھِ پٮ۪وان یی کَرُن ہَرٕدٕ سۄنٛتہٕ پٮ۪ٹھ ہَرُد تانۍ پٮ۪وان چھِ اَتھ پتہٕ پتہٕ پتہٕ پتہٕ روزُن گُڑایہِ تہِ دَوٕہَس تہِ سِکٮ۪پ گژھِ نہٕ گژھٕنۍ ژھوٗنٛٹِس ٲرَس اَتھ چھِ پٮ۪وان پتہٕ دوا پٲشی کَرٕنۍ تہٕ ووت پتہٕ ہَرُد برابر پَتہٕ کٔرٕس ہَردٕ کَٹٲیۍ یُتھ نہٕ شیٖن پٮ۪نہٕ سۭتۍ ؤسِتھ یِن یِم کُلۍ فُٹِتھ یِن لَنٛجہٕ پَنٛجہٕ اَتھ یِن فُہ فُٹِتھ تہٕ تٔمۍ مۄکھ حظ چھِ پٮ۪وان اَتھ واریاہ احتیاط کَرُن تہٕ یہِ حظ یہِ یِمٕے یِمٕے چیٖز حظ چھِ فٲ اَدٕ حظ چھِ اَسہِ پتہٕ ییٚلہِ أتھٕے سۭتۍ چھِ لَگان پتہٕ چھِ اَسہِ یِم محنت اَتھ کران واریاہ محنت اَتھ کران تہٕ پتہٕ چھِ فٲیِدٕ تہِ مٮ۪لان اَتھ تِتھۍ پٲٹھۍ ٹھیٖک مَشٲلۍ اَلَن حظ چھِ پٮ۪وان زیادٕ پتہٕ پتہٕ پتہٕ پتہٕ پَکُن یہِ ژوٗر کَرُن پہہ تراوٕنۍ کھاد تراوٕنۍ آب تراوُن تہٕ اَدٕ حظ چھِ نٮ۪ران اَتھ پتہٕ فَصٕل